کَلچُرَل دِفرنٛسٕز کیٛاہ چھےٚ نارٕتھ اِنڈیاہَس تہٕ ساوُتھ اِنڈیاہَس منٛز اَگر بہٕ تۄہہِ یہِ وَنو کہِ مطلب کَلچُرَل ڈِفرنٛس چھےٚ واریاہ زیادٕ وایِڈ واسٹ چھےٚ یِم کَلچُرَل ڈِفرنٛسٕز گۄڈنیُکُے اَگر أسۍ نِمو لؠنٛگوِیج نارٕتھ اِنڈیاہَس منٛز یِم بولَن واجؠن لٮ۪نٛگویجہِ چھےٚ تِم چھےٚ ڈِفرؠنٛٹ ساوُتھ اِنڈیاہَس منٛز چھےٚ ڈِفرنٛٹ لٮ۪نٛگویجِز نارٕتھ اِنڈیَنَس منٛز چھےٚ زیادٕ تَر ہِندی بولان ساوُتھ اِنڈیاہَس منٛز چِھ یا کیرلا نِمو کَرناٹکا نِمو أسۍ تَتہِ چھےٚ پنٕنۍ پنٕنۍ ڈِفرنٛٹ ڈِفرنٛٹ لٮ۪نٛگویجِز آسان تہٕ لٮ۪نٛگویج ڈِفرنٕس چھےٚ واریاہ نارٕتھ ٹُہٕ ساوُتھ چھےٚ گژھان واریاہ زیادٕ فرَق لؠنٛگویج منٛز تِمَن چُھنہٕ سون تَران سمٕج اَسہِ چُھنہٕ تِہُنٛد تِم چِھ مگر کوٗشِش کران ہِندی بولنٕچ تِمَن چھِ تھوڑا بہت ہندی تَران سمٕج اَگر مطلب ہندی چھُ زیادٕ تَر واریاہَن سمٕج تَران یِتھَے کَنۍ چھُ تِمَن تہِ تَران سمٕج تھوڑا ہندی مگر یۄس تہِ کَتھ باتھ چھَنا أسۍ چِھنہٕ ہؠکان تِہُنٛد مَطلب اَگر تِمَن سون تھوڑا چھُ سمٕج تَران أسۍ ہؠکو نہٕ تِہٕنٛز لؠنٛگویج پوٗرٕ پٲٹھۍ اَنڈَرسٕٹینٛڈ کٔرِتھ کِہیٖنۍ نہٕ یوٗتاہ تام أسۍ مطلب واریاہ اَگر أسۍ کوٗشِش پَتہٕ کَرو مے بی پَتہٕ ما گَژِھ اَنڈَرسٕٹینٛڈ بیٚیہِ چھُ دوٚیِم کَتھ کہِ فُڈ فُڈ کیُتھ چھُ فُڈ چھُ واریاہ ڈِفرنٛٹ أسۍ چھِ یورٕ کھؠوان نارٕتھ اِنڈیاہَس منٛز سٕپایسی فُڈ اَسہِ گَژِھ ڈِفرنٛٹ ٹایپ آف فُڈ تَتہِ چھُ بَدل اَکھ مطلب بہٕ وَنو تۄہہِ اَگر بہٕ کَتھ کَرٕ کَرناٹکٕہٕچ کَرناٹکاہَس منٛز چھُ مےٚ تُھوڑا اؠکٕسپیٖریَن بہٕ چھَس پانہٟ نارٕتھ اِنڈیا پؠٹھٕ کَرناٹکاہَس منٛز چھُ مےٚ تھوڑا اؠکٕسپیٖریَنسَن بہٕ ٲسٕس تَتہِ روزان واریاہَس کالَس تَتہِ چھُ فُڈ چھُ تَتہِ مُختلِف مطلب نارٕتھ اِنڈیَن چُھنہٕ ہؠکان تَتہِ سُہ فُڈ سُہ ہؠکہِ نہٕ تَتھ فُڈَس پؠٹھ تَتھ کھؠنَس پؠٹھ روٗزِتھ کینٛہہ تٔمِس چھےٚ ڈِفرنٛٹ ہٲل آسان ہُتہِ چھُ فُڈ مطلب تِم مطلب ییٚتہِ چھِ أسۍ کھؠوان زَن بِریانِی سٕپایسی سٕپایسی چھِ أسۍ چِکَن ہُہ تَتہِ تہِ چھِ تِم چیٖز آسان مگر تَتہِ چھِ سُہ تَتھ چھُنہٕ سُہ مزٕ یِوان اَسہِ کینٛہہ تَتہِ چھُ تَتیُک کھٮ۪ن چھُ ڈِفرنٛٹ بیٚیہِ چھُ تَتہِ زیادٕ ڈوسا اِڈلی وَغیرہ آسان سُہ چُھ تَتہِ کَلچَر کٕلوتھِنٛگ چھےٚ پَنٕنۍ پَنٕنۍ مطلب کَلچِرَل حساب آسان یِس یۄس یۄس سٕٹیٹ آسان چھِ تَتھ چھِ کَلچِرَل حساب آسان کٕلوتھِنٛگ بیٚیہِ دوٚیِم کَتھ اَگر أسۍ وؠدرٕچ کَتھ کَرو وؠدَر چھُ زیادٕ تاپھ واپھ اَگرَے چھُ نارٕتھ سایڈَس پؠٹھ زیادٕ آسان تٟر چھےٚ زیادٕ آسان ساوُتھَس منٛز چھےٚ تھوڑا میٖڈِیَمٕے آسان پالٕٹِکٕس کَتھ کَرو پالٕٹِکٕس تہِ چھُ مطلب ویری چھِ کران مگر تیٖژاہ ڈِفرَنٕٛس چھَنہٕ کینٛہہ لِٹریسی چھےٚ مےٚ باسان ساوُتھَس منٛز زیادٕ لِٹریسِی تَتہِ چھِ پوٗرٕ لِٹریسِی ایز کَمپِیٲڈ ٹُہ نارٕتھ اَپورچُنِٹیٖز چھےٚ ساوُتھَس منٛز زیادٕ